وعلیکُم اسلام آ ریٖشی بیکری چھِ کیٛاہ حظ اوس کَرُن اَوا کیک حظ چھِ ایٚویلیبُل واریاہ کیک چھِ کُس کیک چھُ ضروٗرت مینی چھِ بَٹَر آ کیک چھُ سِمپُل کیک چھُ آ پُلم کیک چھُ چاکلیٹ کیک چھُ ڈرٛے فرٛوٗٹ کیک باقی مٮ۪نٛگو کیک چھُ آ سا ڈرٛے فرٛوٗٹ کیک حظ ڈرٛے فرٛوٗٹ کیک اَتھ پیٚیو تۄہہِ یہِ پٮ۪ووٕ تۄہہِ وَن فوٹی رُپیٖز اَکھ پنٕنہِ ٹایپُک یا کَمہِ حِسابُک کیک چھُو تۄہہِ بَناوُن مِکِسچر سارنٕے ہُنٛد اَکھ مِنٛٹ بہٕ وَنہو تۄہہِ آ مِکِسچَر سارنٕے ہُنٛد ناو آ تُہۍ ؤنِو مےٚ تۄہہِ چھَو یہِ کُنہِ اوکیٚجنہٕ خٲطرٕ یا خانٛدرَس وانٛدرَس خٲطرٕ یا کُن نِنہٕ خٲطرٕ کِنۍ گَرِ چھُ یوٗز کَرُن بٔرٕتھ ڈے یُک خٲطرٕ کیک

آ کَلَر چھُ پَتہٕ بیٛاکھ سَوال آسان کَلَر ہٮ۪کو أسۍ پَتہٕ تھٲوِتھ سُہ چھُ ڈِپٮ۪نٛڈ کَران سُہ چھُ تۄہہِ تام تۄہہِ کٔژ فُلور چھُ تھاوٕنۍ زیادٕ کھۄتہٕ زیاد ہٮ۪کو أسۍ ترٛےٚ تھٲوِتھ یا ژور تہِ تھاوَو زٕ تہِ چھِ ہٮ۪کان تھٲوِتھ کُکیٖز حظ آ کُکیٖزَن کیٛاہ چھُو تۄہہِ کَرُن گَری حظ آ اچھا اچھا اچھا کُکیٖز تہِ چھُ واریاہ چھُ سِمپُل کُکیٖز چھِ آ مِکسٕڈ کُکیٖز چھِ چاکلیٹ کُکیٖز چھِ چاکلیٹ کُکیٖز آ کوٗتاہ چھُ نِیُن کے جی چھا نِیُن کِنہٕ ہاف کے جی آ کے جی ہَسا گَژھوٕ تۄہہِ اَکھ کے جی پیٚیوٕ تۄہہِ کُس ہیٛوٗ چاکلیٹ کُکیٖز چھُنا چاکلیٹ کیٛاہ کُکیٖز پٮ۪نو تۄہہِ اَکھ کے جی فایِو ہَنٛڈرنٛڈ رُپیٖز ٹھیٖک چھےٚ حظ آ سُویٖٹٕس تہِ چھِ آ کَمہِ ٹایپٕکۍ گژھنو تۄہہِ کاجو برفی حظ کاجو سُہ چھِ گَژھان فور ہَنٛڈرَنٛڈ آ کُس کیک چھُ تھاوُن تۄہہِ چاکلیٹ تہٕ مٮ۪نٛگو کیک اَکھ حظ کِنہٕ یِم بَننو زٕ کیک چاکلیٹ الگ مٮ۪نٛگو اَلگ چلو ٹھیٖک بیٚیہِ چاکلیٹ کُکیٖز کے جی حظ چلو کاجو کَتلی ہاف کے جی

بیٚیہِ ؤنِو تُہۍ اَہَن حظ ہوم ڈیٚلؤری چھِ گژھان ؤنِوتۄہہِ اٮ۪ڈرس گِراج گانٛدَربَل پِن کیٛاہ چھُ پِن پِن کیٛاہ چھُو پِن وَن نایِن وَن ٹوٗ زیٖرو وَن کانٛہہ لینٛڈ مارٕک کوٚتَن چھُ اَسہِ واتُن بِلال مَسجِد ہاں اَچھا مےٚ ؤنِو تُہۍ کیٛاہ کیٛاہ اوس بَٹر کیک نا مٮ۪نٛگو کیک بیٚیہِ چاکلیٹ کیک چکلیٹ کُکیٖز تہٕ کاجو کتلی آ بِل آ بِل ؤنِو نا بِل کٕژاہ وٲژوٕ تۄہہِ أتی کٔرِو پےٚ اَچھا کیش آن ڈیٚلِؤری ہاں اَچھا نا ناو کیٛاہ چھُو تۄہہِ اَچھا چلو ٹھیٖک